ہٮ۪لو اَلسلام علیکُم وعلیکُم السلام وۄنۍ کیٛاہ چھُو کیٚنہہ نہٕ حظ چھُنہٕ تُہۍ کیٛاہ چھِو وۄنۍ چاہان تُہۍ مہٕ تُہۍ مہ حظ ہیٚیُو ٹٮ۪نٛشَن کیٚنہہ آسہِ اِمداد أسۍ کرو تُہۍ مہٕ بامبرِو تَتھ خٲطرٕ کِہیٖنۍ أسۍ کرو أسۍ چھِ علاقہٕ علاقہٕ شیران أسۍ چھِ وٕچھان کَتٮ۪ن کَتٮ۪ن چھُ نۄقصان گوٚمُت أسۍ کرو اِنشاء اللہ تۄہہِ بھرپوٗر مَدت اۭں اَہن حظ کیٚنہہ نہٕ حظ چھُنہٕ أسۍ حظ کرو مدت تُہۍ مہٕ بامبرِو أسۍ چھِ پَنٕنۍ کوٗشِش پوٗرٕ کران تۄہہِ کیٛاہ ضوٚرَتھ آسیو کیٛاہ نہٕ آسیو أسۍ کرو اِنشاء اللہ مدت أسۍ واتو ہر جایہِ تُہۍ ؤنۍتو مےٚ یہِ کَتھ جایہِ چھُ سٔہلاب آمُت اَچھا ٹھیٖک کیٚنہہ پَرواے چھُنہٕ أسۍ کرو تۄہہِ مدت بھرپوٗر مَدت أسۍ واتو پانَے اور کیٚنہہ چھُنہٕ پَرواے بِلکُل روٗدُو نہٕ حظ بِلکُل روٗد حظ کِہیٖنۍ کیٚنہہ چھُنہٕ پَرواے کیٚنہہ چھُنہٕ تُہۍ مہٕ بامبرِو تَتھ تُہۍ مہٕ بامبرِو تَتھ خٲطرٕ سون ٹیٖم چھُ درٛامُت یہِ ییٚتٮ۪ن ییٚتٮ۪ن یہِ نۄقصان چھُ گوٚمُت تَتنٕے تَتٮ۪ن کَرون تِمہٕ تۄہہِ مَدت تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشَن تُہۍ مہٕ بامبرِو سورُے گژھِ سَہل سورُے أسۍ چھِ کران اَسہِ چھُ ٹیٖم ترٛومُت تَتھ خٲطرٕ ہر علاقَس پھیران تۄہہِ کرو مدتھ أسۍ کیٚنہہ چھُنہٕ پَرواے أسۍ کیٚنہہ چھُنہٕ پَرواے أسۍ کرو مدت کیٚنہہ چھُنہٕ أسۍ کرو مدت بھرپوٗر تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشَن کیٚنہہ نہٕ کیٚنہہ چھُنہٕ سون ٹیٖم چھُ درٛامُت أسۍ کرو مدت تۄہہِ تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشَن کانٛہہ تہٕ أسۍ کرو تُہۍ مہٕ بامبرِو کیٚنہہ چھُنہٕ پَرواے سون ٹیٖم واتہِ اوٗرۍ تُہۍ مہٕ بامبرِو تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشَن آ اَسہِ حظ چھُ ٹیٖم تِم واتَن اَتھ علاقَس کیٛاہ ووٚنوُ تۄہہِ اَتھ ناو اُزَربَل اور حظ واتن تِم چلو کیٚنہہ چھُنہٕ پَرواے أسۍ کرو بھرپوٗر مَدت تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشَن کانٛہہ سون ٹیٖم چھُ درٛامُت أسۍ کرو مَدت اَدٕ حظ بِہِو خۄدایَس سوالہٕ السلامُ علَے